بہٕ چھُس زامُت کُنہٕ وُہ شَتھ دُنَمتس منٛز پَتہٕ کوٚر مےٚ ٹٮ۪نتھ پاس زٕ ساس شےٚ ہَس منٛز زٕ ساس کہَس منٛز کٔر مےٚ گرٛیٚجویشَن کَمپٕلیٖٹ پَتہٕ گوٚو مےٚ پی اٮ۪چ ڈی اٮ۪واڈ ییٚمہِ ساتہٕ مےٚ اٮ۪واڈ پی اٮ۪چ ڈی گوٚو سُہ ڈیٹ اوس زٕ ساس وُہ یُتھُے اٮ۪واڈ گوٚو تَمہِ پتہٕ کوٚر مےٚ خانٛدر سُہ خانٛدر کوٚر مےٚ زٕتووہَس منٛز زٕ ساس زٕتووہَس منٛز